مےٚ کوٚرُن یہِ پرٛوڈکٹ وارِیاہ خۄش یہِ اوس وارِیاہ اصٕل وارِیاہ زیادٕ اصٕل اَمہِ پرٛوڈکٹ سۭتۍ باسے مےٚ وارِیاہ بٕتھِس تہِ فرق ہر کُنہِ مےٚ ییٚتٮ۪ن ییٚتٮ۪ن یہِ پرٛوڈکٹ موٚتھ مےٚ گوٚو اَمہِ سۭتۍ اَتھَن کھۄرن وارِیاہ وارِیاہ سُہوٗلِیت مےٚ باسیو یہِ پرٛوڈکٹ چھُ وارِیاہ اکھ خوٗبصوٗرت پرٛوڈکٹ آمُت بناونہٕ یہِ چھُ آمُت بیٚیہِ لُکن ہِنٛدِ بیٚہہ بٔنیٲدی خٲطرٕ بناونہٕ لُک متھَن اَمہِ سۭتۍ گَژھن یِمن بُتھ اَتھٕ سورٕے کیٚنٛہہ وارِیاہ اصٕل بیٚیہِ یُتھٕے مےٚ یہِ پرٛوڈکٹ یوٗز کوٚر مےٚ ترٛوو میٛٲنۍ بٕتھ شایِن اَتھن کھۄرن وارِیاہ کیٚنٛہہ شایِن بہٕ کیٛاہ وَنہٕ یہِ کوٗتاہ اصٕل پرٛوڈکٹ چھُ یہِ چھُ وارِیاہ اَصٕل پرٛوڈک اَمہِ برٛونٛٹھ تہِ ٲسۍ مےٚ وارِیاہ پرٛوڈکٹ کٔرۍمٕتۍ یوٗز مگر یُتھ مےٚ ییٚمہِ رِزلٹ دیُت تیُتھ دیُت نہٕ مےٚ اَمہِ برٛونٛٹھ کُنی بیٚیہِ پرٛوڈکٹن کٲنٛسہِ یہِ پرٛوڈکٹ اوس وارِیاہ اصٕل یُتھ یہِ بناونہٕ چھُ آمُت یہِ چھُ آمُت بڑٕ خوٗبصوٗرتی سان بناونہٕ تہِ بیٚیہِ چھُ آمُت یہِ بَڑٕ خوٗبصوٗرتی سان پیش تہِ لُکن برٛونٛٹھ کَنہِ کرنہٕ آی میٖن پرٛٮ۪زنٹیشَن مےٚ باسیو یہِ پرٛوڈکٹ وارِیاہ وارِیاہ زیادٕ اصٕل اَتھ پرٛوڈکٹس منٛز یِم استعمال کٔرۍمٕتۍ چیٖز چھِ تِم تہِ چھِ وارِیاہ قۄدرٔتی طور آمٕتۍ استعمال کرنہٕ قۄدرتن یِم چیٖز مہیّا اَسہِ جنٛگلن منٛز چھِ کٔرۍمٕتۍ تِمَے چیٖز چھِ آمٕتۍ اتھ منٛز تہِ آرام سان استعمال کرنہٕ